شیٚتوُہ جنوری رِپبلِک ڈے پنٛدہ اگست یومِ آزٲدی سدہ اپریل ییٚمہِ دۄہی بہٕ ٹیٚن تھس پاس گوٚوُس ژۄدہ جوٗن ییٚمہِ دۄہ بہٕ زاوُس بہہ میی ییٚمہِ دۄہ مےٚ خانٛدر کوٚرُکھ